اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ حظ تُہۍ چھُو ٹھیٖک تُہۍ چھُو حظ یِمہٕ ولُر ٹیٛوٗرِسٹہٕ پٮ۪ٹھ

تُہۍ چھِ وُلر ولُر ٹیٛوٗرسٹہٕ اٮ۪س آر ٹی پٮ۪ٹھ اَتہِ اَہَن حظ اَسہِ ٲس ناو حظ ٲس اَسہِ ضروٗرت کیٛاہ حِسابا چھُ تۅہہِ اَسہِ پنٛداہ نَفر چھِ أسۍ آمٕتۍ حظ اَسہِ چھِ کَرُن یَتھ ڈلس ٲنٛدۍ ٲنٛدۍ سٲر

تُہۍ ؤنِوا اَتھ کیٛاہ تُہۍ چارجا وارجا چھِ ہٮ۪ون کِتھٕ پٲٹھۍ چھُم دیُن بوٹَس منٛز کٕتیٛاہ نفر چھِ واتان کمفٲرٹیٚبلٕے گژھِ آسٕنۍ کِنہٕ موٹَر بوٹ چھُ ویسے مےٚ باسان

آ بِلکُل بِلکُل اَچھا شِکٲری اَگر آسہِ

تَتھ منٛز کٕتیٛاہ نَفر چھِ واتان

ٹھیٖک حظ چھِ گوٚو گوٚو کَم سے کَم ترٛےٚ ناوٕ لگن اَسہِ ترٛےٚ بوٹ تِم چارجِز کیٛاہ گژھِ اَسہِ أکِس بوٹس یہِ تۄہہِ آسوٕ اَتھ کوٚرمُت تُہۍ چھُو پتاہ اَتھ کوٗتاہ ٹایِم آسہِ اَسہِ لگان اورٕ یور سٲر کَرنس دۄہ چھا حظ لگان کِنہٕ دۄہ لگان ٹھیٖک بہتر چھُ کَم گژھٮ۪س نہَ حظ کِہیٖنۍ اَتھ ریٹس

ٹھیٖک حظ چھُ ترٛے ترٛےٚ ناوٕ کٔرِو حظ اَسہِ خٲطرٕ بُک بیٚیہِ